ہیٚلو السَلام السَلام علیکُم وعلیکُم السَلام جناب أسۍ چھِ بَڈٕگامہِ پٮ۪ٹھ حظ جناب بَڈگامَہ اسہِ ٲسۍ جناب یَتھ ٲں پٕلَمبَر اوٗس چھُو تۄہہِ پٕلَمبَر چھُو تۄہہِ اسہِ چھِ یَتھ حظ آ ٹیٚنٛکی چھِ تھوٚپ آمُت جناب آ جناب اَتھ چھُنہٕ آبٕے نَہ چھِ کھالان نَہ چھِ والان اَتھ چھِ شایَد تھوٚپ حظ بیوٗٹھمُت جناب اَتھ گٔے لَگ بھَگ حظ گوٚو رات شامہٕ پٮ۪ٹھ آ اَتھ گوٚو رات شام تہٕ آبٕچ آبٕچ سَپلَے چھِ ٹھیٖک موٹَر تہِ چھِ ٹھیٖک چَلان جناب ڈایریٚٹہٕ آب چھِ کھژان أسۍ اَنٛدَر اَلبتہ آ ٹیٚنٛکِیَن چھُنہٕ وَسان نَہ چھِ کھژان توٗر جناب یہِ چھُنہٕ پَیی یہِ کَتیٚتھ چھُ نَہ نَہ نَہ موٹرَس چھِنہٕ پرٛابلِم کِہیٖنۍ نَہ ٹیٚنٛکی منٛز چھِ ٹیٚنٛکی منٛز چھِ شایَد تھوٚپ جناب پایپہِ منٛز چھِ آ اَتھ چھِ پایپٕے کَرِنۍ یہِ چینٛج آ جناب آ صُبحَن آ صُبحَن کٔژۍ بَجہِ یِیُِو تُہۍ

آ تُہۍ یِیِو مین بَڈگام چھُنَہ آ آ جناب آ جناب تُہۍ دِیو ایٚڈرَس وَنو بہٕ پانَے کَرو بہٕ سیٚنٛڈ کنہٕ یِتھَے پٲٹھۍ وَنو بہٕ ایٚڈرَس کتیٚتھ چھُ بَرابَر وٲتیو تُہۍ آ جناب آ جناب کیازِ او کے او کے صُبحَن کٔرزیو مےٚ کال حظ تیٚلہِ تہٕ تیٚلہِ یِیزیو سُلے او کے السَلام علیکُم